پانٛژھ یِم زن رِیاستہٕ چھِ ہِنٛدُستانَس منٛز تِمو منٛز گٔے گۄڈَے آندھرا پرٛٮ۪دیش دٔیِم گٔے مٔدھیا پرٛٮ۪دیش ترٛیٚیِم گوٚو گووا ژوٗرِم گوٚو بِہار پٲنٛژِم گوٚو پنجاب